آ بہٕ ہٮ۪کہٕ پانٛژَن یِم مےٚ ہمسایہِ یِم مےٚ ہمسایہِ چھٕ تِہُنٛد ناو ؤنِتھ گۄڈٕنیُک اِماد دوٚیِم طاہِر باے ترٛیٚیِم روزی دِدی ژوٗرِم آنٹی پٲنٛژِم جاوید اَنٛکَل